یُس مےٚ یہِ اَکھ ہیوٗ پرٛوڈَکٹ اوٚن یہِ باسیو نہٕ مےٚ زیادٕ اَصٕل پرٛوڈَکٹ کِہیٖنۍ کیٛازِ باسیو نہٕ مےٚ یہِ اَتھ چھِ واریاہ اَکھ اوس نہٕ یہِ پرٛوڈَکٹ اَصٕل بیٚیہِ ٲس نہٕ یہِ کَمپٔنی اَصٕل یِمو یہِ دیُت وٕچھو وۄنۍ کیٛاہ گۄڈٕنٮ۪تھٕے یُس وۄنۍ یِمو ڈِلؤری کٔر سۄ کٔر یِمو ڈِلے واریاہ تَتھ لوگ یِمو واریاہ ٹایم دٔیِم کَتھ اٮ۪ڈرَسٕے نہٕ بَرابَر ترٛیٚیِم کَتھ وۄنۍ یُتھ یِمو چیٖز یہِ اوس نہٕ چیٖز ٹھیٖک اَمِچ اَتھ ٲس نہٕ کانٛہہ کالٹی یہِ اوس بٮ۪کار چیٖز مےٚ کھَریو یہِ واریاہ زیادٕ اَتھ اوس نہٕ کٕہٕنۍ چیٖز رُت یِتھ پٲٹھۍ بہٕ اَمیُک رُت وَنَے یہِ اوس واریاہ خراب چیٖز ہُہ تہِ درٛوگ مارکیٹَس منٛز اوس اَمہِ کھۄتہٕ سرٛوٚگ